آ ؤنِو سے تُہۍ تُہۍ چھِو نا یِم سبزی وٲلِۍ یِم مجیٖد صٲب آ تۄہہِ چھُو بیٚیہِ کیٛاہتھانۍ ناو تُہۍ چھُو وَنان مٔجید صٲبُن اَصٕلی ناو کیٛاہ چھُو تۄہہِ آ تُہۍ چھِو سبزی کٕنان اَز مال چھا تازٕ کِنہٕ یہِ چھُ یِہَے دۄدریوٚمُت کار

دَدریوٚمُت تیٚلہِ تیٚلہِ کیٛاہ چھُو تُہۍ کَران اَتہِ تۅہہِ تۄہہِ چھُونا یہِ سبزی وَبزی کٕنٕن کیٚنٛہہ بٔلۍ چھُو کھٮ۪ناوان اَسی کیٛاہ اَچھا یہِ بٔرۍزِ ٲٹھ کۅینٛٹل پٔتۍ کِنۍ ہیٚلو یہِ بٔرۍزیٚو پانَس اوٚڑ پٔتۍ کِنۍ اَچھا اَچھا ٹھیٖک وۅنۍ ؤنۍتَو تُہۍ مےٚ یِم ٹَماٹَر کۭتِس چھِ گژھان ٹَماٹَر ٲلوٕ تہٕ بیٚیہِ ٲسۍ اَسہِ ہاکھ نیُن اچھا ژُوَنٛزاہ رۄپیہِ اَکُے ژُوَنٛزاہ رۄپیہِ اَکوُہ پۅنٛسہٕ اَچھا یہِ چھُوا تُہۍ سبزی کٕنان کِنہٕ یہِ چھُ سۅن آ گوٚو تۄہہِ کٔژ دُکان کَتی یہِ دُکان کَتنَس چھُو تۄہہِ پَتہٕ چھُ پَکُن ٹھیٖک آ ووتُس آ تَتٮ۪ن چھِ اَصٕل جاے تہِ خراب تہِ چھِ تَتہِ ییٚمہِ سایڈٕ اَچھا خراب جاے اَتھ کیٛاہ چھُ بورڈ ناو واو ڈِسکاوُنٛٹ چھُنا کِہیٖنٛۍ اَتھ ڈِس أسۍ چھِ پَنٕنی نَفَر اَسہِ چھِ ڈِسکاوُنٛٹ ضروٗری کیٚنٛہہ یہِ گژھِوا ڈِسکاوُنٛٹ یہِ کھالا چھُ امہِ موٗجوٗب ژٕ کَر کٲم بہٕ یِمے اوٗرۍ بہٕ سُہ بوز وۅنۍ کتھ وۅنۍ چھِ أسۍ بٲے بارٕنۍ وۅنۍ گوٚو وۅنۍ گوٚو اَتھ یہِ کَرُن دَہ کُنوُہ اَرداہ کُنوُہ کَرُن

مگر لاسٹَس وَنیا اَکھ کَتھ لاسٹَس پٮ۪ٹھ وَنیا اَکھ کَتھ ژٕ چھُکھ تیٛوٗت بیقٕل چلو چلو أسۍ کرو أسۍ کَرو صُبحس أتی کَتھ ڈِسکاوُنٛٹٕچ